ییٚلہِ بہٕ بایِک چھُس چَلاوَان بہٕ چھُس ذہنَس منٛز تھاوان گۄڈٕنٮ۪تھ یِہَے کَتھ کہِ سُپیٖڈ پیٚیہِ واریاہ کَم تھاوٕنۍ کہِ اَگر تیز أسۍ پَکَو سُپیٖڈ تھاوو زیادٕ کہِ بُتھِ ما یِیہِ کانٛہہ تہِ پرٛابلِم ما گژھِ ایکسیٖڈنٛٹ ہیٚکہِ گٔژھِتھ بیٚیہِ چھُس بہٕ ہَر وقتہٕ ییٚلہِ بہٕ بایکہِ چھُس کھسان بہٕ چھُس کھوٚرِ طرفہٕ پَکان ییٚلہِ بیٚیہِ بہٕ پَکان چھُس بُتھِ سَمکھِ مےٚ کانٛہہ تہِ اِنسان بہٕ چھُسَن سُہ بایکہِ پٮ۪ٹھ تُلان تہٕ نیران بیٚیہِ چھُس بہٕ یِم ڈاکیومٮ۪نٛٹہِ تُلان سۭتۍ بایکہِ ہٕنٛدۍ لاسَن کہِ بُتھِ ما گژھِ کیٚنٛہہ پرٛابلِم چَک ما گژھِ بُتھِ